بَزاتہِ خۄد ہسا چھُ مےٚ ٹرٮ۪ولِنگ واریاہ زیادٕ پَسند یہِ سا چھُ وٲحد سُہ چیٖز یُس ہسا مےٚ واریاہ خۄش چھُ یَتھ دُنیاہَس منٛز ساروی کھۄتہٕ خۄش چھُ کران اَمہِ سۭتۍ ہسا چھُ اِنسان قۄدرَت وٕچھان قۄدرَتٕکۍ نَظارٕ وٕچھَان نٮ۪چر وٕچھان بیٚیہِ ہسا چھِ تم چیٖز کران تِم جایہِ کران اِنسان اٮ۪کٔسپٔلور یِم نہ سا وٕچھمٕژ چھِ آسان کیٚنہہ اَوے ہسا چھِ مےٚ ٹرٮ۪ؤلِنگ واریاہ زیادٕ پَسند بیٚیہِ اَگر سۄ ٹریولِنگ پَنٕنٮ۪ن دوستَن سۭتۍ پانژھ شیٚے دوس چھِ آسان اَگر ہسا تِمَن سۭتۍ گژھِ تِمَن سۭتۍ چھُ اِنسان اَلگ کُنہِ جایہِ بٮ۪ہوان تَتہِ چھُ اَلگ زیادٕ لُطُف یِوان اَگر ہسا اِنسان چھُ گژھان کیٚنہہ ژَن نَفرَن سۭتۍ اَگر پانٛژھ شیٚے نَفر آسو أسۍ یِم دوس آسان پانہٕ ؤنۍ اکھ أکِس آسان اَصٕل پٲٹھۍ زانان کَتھ وَتھ آسان اَصٕل پٲٹھۍ کران تِم ییٚلہِ اَلگ کُنہِ جایہِ چھِ پَتہٕ ٹایم سِپٮ۪نڈ کران ہُتھ کٔنۍ اَگر گرِ چھِ آسان أسۍ پَنٕنٮ۪ن پَنٕنٮ۪ن کامٮ۪ن کُن چھُ آسان سٲلِم اِنسان چھُنہٕ ہٮ۪کان ٹایم سِپٮ۪نڈ پَنٕننٮن یارَن دوستَن سۭتۍ کٔرِتھ کٔینہہ اَگر ہسا أسۍ وَنۍ گروٚپَس منٛز گژھو اِنسان چھُ آرام سان کالچٮ۪ن چھُ شۄنگان تہِ اَکہٕ وَٹَے صبحَن چھُ وۄتھان تہِ اَکہٕ وَٹے دۄہَس چھُ نَژَن تہِ اَکہٕ وَٹَے اَمہِ سۭتۍ ہسا چھُ واریاہ زیادٕ مَزٕ لَگان أسۍ ہسا گے پٔتمہِ وَنۍ أسۍ ہسا ٲسۍ زٕ ژور یار أسۍ چھِنہٕ تَمہِ آیہِ سَمکھان کیٚنہہ وَنۍ ییٚلہِ سَمکھٕے پَتہٕ کوٚرُکھ پٔلان ہے وَنۍ گژھہو ہور پَتہٕ ہسا گے أسۍ اَگر اَکہٕ وَٹے گژھو تَتھ منٛز ہسا چھِ چٮ۪لٮ۪نجٔس تہِ یِوان مِثال واریاہ چیٖز چھ پٮ۪وان تُلٕنۍ اگر زٕ ترے نَفر گژھو تِمَن ہسا چھِ کَم چیٖز پٮ۪وان تُلٕنۍ اَگر پانٛژھ شیٚے نَفر گژھو تِمَن چھِ پٮ۪وان زیادٕ چیٖز تُلٕنۍ مَگر مَگر ییٚلہِ زیادٕ نَفر گژھو تَتھ منٛز ہسا چھُ فٲیدٕ یہِ تہِ اَگر ہسا اَسہِ مِثال کہِ طور پَر کُن جَنگلَس کُن گژھو اگر جَنگلَس کُن گژھو کٮ۪مپِنگ کرنہِ دوٚن ترٮ۪ن دۄہَن تَتھ منٛز ہسا چھِ کیٚنہہ مُشکِلات تہِ یِوان اَگر زٕ نَفر آسٕنۍ مِثال کھوژُن ووٚژُن چھُ یا باقٕے چیٖز چھِ آسان اَگر ٹٮ۪نٹ دیُت اَگر کُنہِ جایہِ پتہٕ پٮ۪وٚو روٗد ووٗد پَتہٕ ہسا چھُ واریاہ زیادٕ مُشکِل گژھان اَگر روٗد پٮ۪وٚو کُنہِ جایہِ پَتہٕ چھُ ورایاہ زیادٕ مُشکِل گژھان پٔتمہِ لَٹہِ تہِ ییٚلہِ أسۍ گیے پٮ۪وٚو پَتہٕ راتھ کیُتھ روٗد اَسہِ ٲسۍ کٮ۪مپِنگ سایِٹ یۄس ٲسۍ تَتھ اوس بٔنۍ وَسان آب تَتھ چھِ تَپٲری نِہر ہِش پَکان اَصٕل جان کۄل ٲسۍ تَتھ پَتہٕ لوگُنَے راتھ کیُتھ روٗد لوٚگُن أسۍ ٲسۍ ژور پانٛژھ نَفر توٚت مُشکِل گوٚو نہٕ کیٚنہہ اَسہِ ووٚن أکۍ تُل ٹٮ۪نٹ ٹٮ۪نٹ کھُلو جلدی یُس سامان اوس تَتھ منٛز سُہ کھوٚر ہٮ۪وٚر رٲہِلَس تَل رٲہلَس تَل چھُنہٕ آب وۄتھان کیٚنہہ بیٖٹھۍ ہسا تَتھ رٲلَس تَل تہٕ کھول ٹٮ۪نٹ وٮ۪ٹ آرام سان تَتٮ۪ن بَٹ ٹٮ۪نٹ تہٕ ٲسۍ بِہِتھ تہٕ پَتہِ کوٚر اَسہِ وہی دور تہٕ زیادٕ مُشکِل نہٕ کیٚنہہ ہُتھ کَن اَگر اکھ زٕ نَفر آسن تِتھۍ کٔنۍ ہسا چھُ گژھان مُشکِل وَنۍ اَگر اکھ زٕ نَفر آسٕن تِم یِن پانَس آسٕن زانن وٲلۍ اَصٕل پٲٹھۍ آسن سُہ چھُ اَگر پانٛژھ زانان آسن سُہ چھُ تُہُندِ کھۄتہٕ بہتر تَتھ منٛز ہسا چھُنہٕ اِنسانَس وُچھنہٕ تہِ کیٚنہہ ییٚلہِ اِنسان ٹرٮ۪ولِنگ چھُ کران پَنٕنٮ۪ن دوستَن سۭتۍ زٕ ترے نَفر چھُ آسان اَگر کٲنسہِ کیٚنہہ گوٚو اَگر کٲنسہِ کیٚنہہ گۄبان چھُ کانہہ چیٖز سَامان چھُ آسان تُلمُت سۭتۍ اَگر ہسا گۄبَان چھُ کانہہ چیٖز اَگر زٕ ژور نَفر آسن اکھ چھُ تُلُن أکِس سایڈٕ أکِس سایڈٕ بیٚیِس سایڈٕ تُلُن بٮ۪اکھ بیٚیہِ سایڈٕ تُلُن بٮ۪کاہ تہٕ بیٚیہِ سایڈٕ تُلُن بٮ۪اکھ تہٕ یہِ چھُنہٕ أکسٕے باسان بور کیٚنہہ تَتھ بَرعکٔس اَگر ہسا زٕے نَفر آسٕن یا اَکُے نَفر کیازِ آسہِ نہٕ کُنُے زوٚن یُس ٹرٮ۪ؤل کرِ تٔمِس آسہِ پانہٕ سٕے کُن تٔمِس چھُنہٕ تھپھ آسان کیٚنہہ یا بدل کیٚنہہ آسن یا دوٚد دَگ چھُ آسن بہانہٕ چھُ اِنسانَس کرِ دود دَگ اَگر ہسا زٕ ژور نَفر آسن تٔمِس سۭتۍ تٔمِس چھُنہٕ تیٚلہِ مُشکِل گژھان مٔنزۍ چھُ کران زیادٕ دود مٔنزۍ چھُ آسان ہُہ چھُ آسان دوہ چھُ آسان تُلمُت اِنسانَن سۭتۍ مَگر کیٚنہہ ژَن چھُ گژھان زیادٕ تتھ ہٮ۪کہِ نہٕ انسان دوا تہِ تُلِتھ کہیٖنۍ پَتہٕ ہسا چھُ واریاہ مُشکِل تہِ گژھان پرابلِم سۭتۍ ہسا چھُ اِنسان وٕچھان قۄدرتُک نظرٕ تِم جَگہہ چھُ وٕچھان یِم مِثال کُنہِ جایہِ چھُ آب چھُ واتان کُنہِ جایہ کانہہ یِتھٕے کٔنۍ چھُ کانہہ سٮ۪کٹر یِم چھِ تَمیُک رِجَن چھُ اِنسان وُچھان یہِ کَتہِ پٮ۪ٹھ چھُ پَکان یہِ کَتہِ پٮ۪ٹھ آو کَتہِ پٮ۪ٹھ چھُ یہِ گِلٮ۪شَر تِم ہسا چھِ اِنسان وُچھان تَمہِ سۭتۍ ہسا چھِ اِنسان واریاہ زیادٕ کۄش گژھان